ہیٚلو والیکُم السلام آ ؤنِو حظ آ أسی أسی بِلکُل آ آ اَگر تُہۍ یہِ مطلب ہوٹل بُک کٔرو ہوٹل ہوٹلَس منٛز تُہۍ ٹیوٗرِسٹ أنِو تہٕ تَمن ملوٕ تۄہہِ باضٲبتہٕ کٔمِشن کیازِ اَگر تِم روٗم بُک کَرن تہٕ روٗم مطلب ہوٹل روٗم بُک کٔرِتھ مِلہِ تِمن پَتہٕ مطلب یِم ٹیوٗرِسٹ سُپوٹن پٮ۪ٹھ آسہِ تِمن گژھُن تہٕ تہٕ اَمہِ خٲطرٕ مِلہِ تۄہہِ کٔمِشن کیازِ اَگر تُہۍ گایِڈ چھِو ٹیوٗرِسٹ گایِڈ تہٕ تۄہہِ میلوٕ باضٲبتہٕ کٔمِشن تَتھ منٛز تہٕ مطلب یِم أسۍ ہوٹل کٔمِشن چھُ سُہ تہِ میلوٕ مطلب سُہ تہِ میلوٕ تۄہہِ آرام سان بیٚیہِ گوٚو پٔرٕک مطلب اَگر یوٗتاہ رینٹ آسہِ رومَس تیوٗتاہ رینٹ آسہِ تَمہِ حِسابہٕ میلہِ کٔمِشن

بِلکُل بِلکُل بِلکُل بِلکُل تۄہہِ چھو نہ تُہۍ چھِو نہ لوکَل ٹیوٗرِسٹ گایِڈ انان یِم أنُہُکھ تُہۍ بِلکُل ہوٹلَس منٛز یِمن تۄہہِ میلوٕ یِمن کٔمِشن تہِ تہٕ پَتہٕ اَگر باقٕے یِمن پہاڑَن پٮ۪ٹھ تہِ آسہِ گژھُن تہٕ تَمہِ خٲطرٕ میلہِ یِمن مطلب نَفر تَتھ تہِ میلوٕ کٔمِشن یا گُرٮ۪ن وُرٮ۪ن آسہِ گُرٮ۪ن وُرٮ۪ن کھسُن یہِ کُنہِ جایہِ أکِس جایہِ پٮ۪ٹھ بیٚیِس جایہِ یِمن گژھُن تَمہِ خٲطرٕ چھُ نَفر ریٚڈی اَتھ تہِ میلہِ کٔمِشن آ بِلکُل آ بِلکُل بِلکُل بِلکُل پہلگامَس منٛز تہِ چھُ برانچ گُلمَرٕگ تہِ چھُ برانچ تراونہٕ خٲطرٕ بِلکُل آ مطلب تُکُن تور چھِ ٹریکِنگ گژھان تور چھِ واریاہ یِم ٹریکِنگ پَلیسز چھِ یِم یورٕ واریاہ کھسزن چھِ ٹریکِنگ کرنہٕ خٲطرٕ تہٕ تۄہہِ چھو پَیی پانَس تُہۍ چھِو گایڈ چھِو نہ تُہۍ تۄہہِ چھو پَتہ اسہِ کیاہ چھُ کرُن کپٲر چھُ گژھُن

آز چھُ بِلکُل ییٚتہِ مطلب ہوٹل چھِ واریاہ بُک کیازِ ٹیوٗرِسٹ سیٖزَن چھُ ٹیوٗرِسٹ چھِ یِوان گژھان تہٕ اَگر تُہۍ مطلب پرِ بُکِنگ کٔرو ہوٹلَس تۄہہِ گژھوٕ روٗم ایٚولیبٕل تُہۍ ہیٚکِو آرام سان مطلب وِزٹ کٔرِتھ تہٕ بِلکُل بِلکُل تۄہہِ چھِو بِلکُل بِلکُل روٗم مطلب بہٕ روٗمَس منٛز چھِ بیٚڑ ایٚولیبٕل اے سی چھُ ایٚولیبٕل ایل ای ڈی ٹی وی چھُ ایٚولیبٕل بِلکُل چھُ روٗم فُل وِنڈوز چھِ گِلاس وِنڈوز چھِ پٕلس چھِ وِیٚو اور اَسہِ چھُ ڈِفریٚنٹ رومن مطلب یُس یَتھ تہٕ یَتھ یُس مطلب ویٚو آسہِ مطلب یَتھ روٗمَس ویٚو چھُ آسان مطلب ویٚو چھُ آسان تَتھ چھِ ڈِفریٚنٹ ریٹ باقین یِم أندرم روٗم چھِ آسان تِمن چھِ الگ ریٹ بیسِکٕلی چھِ گژھان اسہِ مطلب پانٛژھ ساس رۄپیہِ پٔر نایٹ روٗم سِٹاٹ تہٕ فایو تھوزنٹ بِلکُل ڈَبٕل بیٚڑ ڈَبٕل بیٚڑ تہِ چھُ سِنگٕل بیٚڑ تہِ چھُ ایٚولیبٕل باتھ روٗم چھُ ایٚولیبٕل روٗمَس منٛز باتھروٗم چھُ ٹی وی چھُ یا اے سی چھُ بِلکُل پرٮ۪تھ کانٛہہ فیسلٹی چھےٚ ایٚولیبٕل بِلکُل بِلکُل بِلکُل کٔمِشن میلہِ تۄہہِ اِنشاء اللہ تُہۍ مہ ہیٚیِو ٹینشن کیٚنٛہہ

اوکے اوکے اوکے تھینک یو ویری مَچ